آ اسلامُ علیکم وعلیکُم اسلام اسلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو حظ آ بَس حظ دُعا بَس حظ تُہۍ بوزٕنٲوِو

تُہۍ کَتہِ ٲسوٕ روزان اچھ کۄپوارِ حظ پَش چھُو حظ کَرُن اَمٲنی پٲٹھۍ چھُ حظ کَرُن کِنہٕ ٹھیکَس مَنٛز اَدٕ ٹھیکَس منٛز تہِ حظ تہٕ یِتھٕ پٲٹھۍ دۄہ حساب تہِ پَش کمہِ آیہِ حظ چھُ کَرُن پَش چھُ کَرُن اَچھ نارمَل آیہِ تۄہہِ چھُ حظ میٛوٗنمُت یہِ کوتاہ کیٛاہ آسہِ اَتھ یہِ سایِز کٲم کَر پیٚٹھ حظ چھِ لاگٕنۍ تَمی حسابہٕ وُچھو حظ تیٚلہٕ یِمو گۄڈ دِمو نَظر اَتھ آ آہَن حظ آ ٹھیٖک توتہِ وُچھٕ ہاو أسۍ اَز ساڈ آٹھ شیٚتھ رۄپیہِ ریٹ اَمٲنی پٲٹھۍ نا کھیٚون چیٚون گوٚو گَرٕ وٲلۍ سُنٛدُے وُنکیٚنَس چھُ نا حظ اَز چھِ نٔیی ڈِزایِن بناوان وۄنۍ پَش کَمہِ آیہِ کوتاہ آسہِ سَایِز وایز چھُنہٕ حظ گۄڈٕ وُچھُن اَتھ پَتہٕ ہیٚکو تَمی حساب وُچھِتھ أتی وۄنۍ اَگر اَسی اَمٲنی پٲٹھۍ آسہِ کَرُن تِتھٕ پٲٹھۍ تہِ روزِ اَسہِ ٹھیٖک ٹھیکس مَنٛز آسہِ کَرُن تِتھٕ پٲٹھۍ یِتھِ پٲٹھۍ پَش چھِ أسۍ کَران یِتھٕ پٲٹھۍ ٹھیکسٕے مَنٛز پَتہٕ چھِ آ أسۍ یِمو یا اَگر ٹھیکَس مَنٛز کَرو تیٚلہِ یِمو أسۍ پانژھ شےٚ نَفَر پَتہٕ ہُتھ اَمٲنی چھُو تۄہہِ پَنٕنۍ مَرضی آ یِتھٕ پٲٹھۍ تۄہہِ اصٕل باسِو تِتھٕے پٲٹھۍ کٔرِو اَدٕ ٹھیکَس مَنٛز چھُ پَتہٕ اَسہِ پانَس تام تَتھ مَنٛز چھُ کَران جَلدی جَلدی نَفَر آ آ آ ٹھیٖک حظ چھُ ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ اَدٕ حظ اسلام